خاندرَن پٮ۪ٹھ اَگر أسۍ وُچھو کَشمیٖری سَماجس منٛز چھِ واریاہ کیٚنہہ چیٖز یِم زَن مہرٮ۪نۍ چھِ یِوان مطلب گِفٹ کرنہٕ ییٚمِس یوٗتاہ مطلب سٹرنگٕتھ آسہِ پَنٕنِس پانَس پٮ۪ٹھ پَتہٕ تٔمِس بَجٹ آسہِ سُہ چھُ تٔمہِ حِسابہٕ گِفٹ کران کانٛہہ چھُ آسان ہاے کٕلاس فیملی ہُند سُہ چھُ کران واریاہ ایٚکٕسپیٚنسو چیٖز گِفٹ یا چھُ سُہ کیش تہِ چھُ دِوان أڑۍ چھِ کیش تہِ دِوان تہٕ کانٛہہ چھُ آسان لو فیملی ہُند بِچارٕ سُہ چھُنہٕ ہیٚکان زیادٕ خاص کینٛہہ ایٚفٲڑ کٔرِتھ کیٚنہہ تہٕ سُہ چھُ کَمٕے دِوان اَگر أسۍ وُچھو گِفٹن منٛز چھُ کانٛہہ چھُ کیش دِوان کانٛہہ چھُ دوٗر دِوان کانٛہہ چھُ سونہٕ سُند کوٚر دِوان کانٛہہ گٔر دِوان کانٛہہ چھُ سوٹ دِوان کانٛہہ چھُ بیٚڈ اَنان کانٛہہ چھُ پَلو اَنان واریاہ کینٛہہ چیٖز چھِ کانٛہہ چھُ موبایِل فون اَنان یِتھٕے پٲٹھۍ چھِ واریاہ کیٚنہہ چیٖز یِم مطلب ضروٗریات زِندگی منٛز اَسہِ لَگن دۄہ مَرہ روزمَرہ زِندگی منٛز یِم اَسہِ لگن تِم چیٖز چھُس دِوان تہٕ روٗز کَتھ ڈوری کٲشِر پٲٹھۍ چھِ اَتھ وَنان دَاج أڑۍ چھِ رَٹان أڑۍ چھِنہٕ رَٹانٕے أڑۍ چھِ دِوان أڑۍ چھِنہٕ دِوانٕے یہِ چھِ تِمن پَنٕنۍ پَنٕنۍ حظ سونچ کُس کیاہ کرِ آ اَگر میٲنہِ پوٚیِنٹ آف ویو حساب وُچھو میٲنہِ حِسابہٕ چھُ یہِ غلط تِکیازِ یہِ چھُ واریاہ غلط یہِ چیٖز کانٛہہ آسہِ کورِ مول سُہ ہٮ۪کہِ نہٕ اٮ۪فٲڑ کٔرِتھ دَاج کیٚنہہ سُہ ہیٚکہِ نہٕ ڈوری اٮ۪فٲڑ کٔرِتھ کیٚنہہ تٔمِس زَن آسہِ تِژٕے سٹرنگٕتھ کہِ سُہ ہیٚکہِ پَنٕنہِ کورِ ہُند خاندر کٔرِتھ اَصٕل پٲٹھۍ ڈوری ہیٚکہِ نہٕ دِتھ کیٚنہہ تِہںٛد خٲطرٕ چھُ یہِ ظُلُم یا کانٛہہ چھُ آسان مہرازٕ سُند مول سُہ چھُ کوٗر کران ایٚکسیپٹ توتام یوٚتام نہٕ تٔمِس ڈوری آسہِ توتامَتھ میٲنہِ حِسابہٕ چھُ یہِ باسان اوٚور آل چھُ یہِ غلط چیٖزٕے